پانٛژھ جَنؤری زٕ ساس ترٛےٚ کُنوُہ اکتوٗبر زٕ ساس ژور سَتھ نَوَمبر زٕ ساس سَتھ ٲٹھ اکتوٗبر زٕ ساس ٲٹھ دَہ ڈیسمبر زٕ ساس کُنوُہ وُہ نَومبر زٕ ساس اَکوُہ